مےٚ ہسا کوٚر فِلِپ کاٹ پٮ۪ٹھ ٹرِمَر کوٚر مےٚ آرڈر تہٕ سُہ ہسا کوٚر مےٚ عیٖز بروٚنٛٹھ اسہِ اوس عیٖز ہُنٛد تیوہار حظ سُہ ہسا کوٚر عیٖزِ بروٚنٛٹھ آرڈَر لگ بَگ پنٛدَہ دۄہ تَتھ ہسا اوس ڈیلوری ٹایمِنگ اوس تَتھ تھومُت تِمَو ہفتہٕ ہفتَس تام ہسا واتہِ تۄہہِ یہِ گرٕ تہٕ بہٕ ہسا اوسُس تمِچ یہِ کران چَک شِپِنگ ڈیلوری ہسا اوس ہوٚو تیم برابر یہِ ہسا یہِ کوٚتھَس ووت یہِ تُہُنٛد پروڈَکٹ وٕنکٮ۪س پتہٕ ہسا اوس ہاوان ٹایمہٕ پتہٕ ٹایمہٕ ؤنۍ ہسا ووت آز سُہ سریٖنَگر آز پتہٕ تھوکھ بیاکھ میسیج سُہ ہسا واتہِ پگاہ ہسا واتہِ سُہ تۄہۍ اکھ بجے تام ہیٚکِو تُہۍ پنُن پروڈَکٹ رسیٖو کٔرِتھ یا واتیو سُہ گرٕ ہوم ڈِلِوری واتہِ تۄہہِ سُہ مےٚ ہسا اوس کوٚرمُت سُہ ہوم ڈلِوری خٲطرٕ آرڈَر برابَر ہسا گٔے کٲم برابَر اکھ بجے بروٚنٛٹھ ہسا آو ڈِلِوری بوے تٔمۍ کوٚر مےٚ فون تہٕ دوٚپُن تۄہۍ چھُو پروڈَکٹ ووتمُت روٚٹ ہسا تٔمۍ مےٚ سی او ڈی پونٛسہٕ کیش آن ڈِلوری کٔرۍ مےٚ تٔمِس پونٛسہٕ حوال بَہہ شیٚتھ تہٕ پنٛژاہ رۄپیہِ تَتھ ہسا اوس سُہ آفَر تمہِ سات نَتہٕ اوس سُہ ہُتھ پٲٹھۍ اردہَن شیٚتَن تہٕ برابر ہسا اوس تہٕ پنٕنسی ریٹَس سُہ برابَر آفر ریٹَس تمہِ نسا روٚٹ نہٕ ڈِلوری بایَن تہِ کٕہٕنۍ تہِ چارج ایکسٹرا چارج دوٚپُن اَتھ چھ پنٕنی پیمیٚنٹ کرٕنۍ یہِ اَتھ آن لاین پیمینٹ ٲس تہٕ سُہ ہسا فاینلی ہسا گوس بہٕ خۄش تہٕ رٔٹۍ مےٚ یہِ امیُک یہِ یہِ ہسا یہِ روٚٹ مےٚ یہِ پروڈَکٹ فلِپ کاٹُک ٹرمَر سُہ ہسا اوس فِلپُک فِلپس کالٹی ہُنٛد وۄنۍ ہسا بہٕ گرٕ ووتُس تہٕ مےٚ ہسا کھُلوو سُہ تَتھ ہسا اوس گۄڈنیتھ ہۄتھ پٮ۪ٹھ لیٖکھِتھ کہِ اَتہ منٛز آسَن تۄہہِ نَستہِ خٲطرٕ نوز خٲطرٕ الگ سۭتۍ امیُک تِم یہِ ہسا یہِ بٔتھِ سِکرِوز یا بیٚیہِ آسَن اِیَر خٲطرٕ سۭتۍ مےٚ سُہ گرِ کھُلوو تَتٮ۪ن ہسا دراو مگر تمہِ منٛز سِکرِو کٔہٕنۍ تَتھ اوس سُہ پنٕنُے اَکھ یُس لگان تہِ چھُ فیسَس پٮ۪ٹھٕ ٹرٛم کرنَس تہٕ مگر نہ ہسا اوس نوزٕ خٲطرٕ سُہ یہِ ہسا یہِ ٹرٛم تَتھ لۄکُٹ سۭتۍ نہ ہسا اوس اِیَرُک تہٕ پتہٕ ہسا کوٚر مےٚ کٲم مےٚ ہسا دوٚپ بہٕ کرٕ واپس وۄنۍ یہِ رِپلیس بہٕ ہسا کر یِمَن یہِ رِٹٲرن واپَس ییٚلہِ مےٚ رِٹٲرن کوٚر واپَس یِمَو اَتھ اوس گۄڈنیتھ لیُکھمُت تَتھ ہسا چھ رِٹٲرن پالسی تہِ ییٚلہِ مےٚ رِٹٲرن واپَس کوٚر مےٚ ہسا کوٚر امۍ کِس ہوم ڈِلوری یَس ییٚمِس مےٚ گرٕ اوٚن تٔمِس کوٚر مےٚ فون تٔمۍ نہٕ حظ تُلُن میون فون کِہِنۍ بہٕ اوسُس تٔمِس فون کران کران کران تہٕ فاینلی تُلۍ تٔمۍ فون اکہِ سات مےٚ ہسا چھُ کرُن یہِ رِٹٲرن تٔمۍ ووٚن دوٚپُن ہے ژٕ نسا ہیٚکَن وۄنۍ یہِ رِٹٲرن خٲلی اکوٚے دۄہ ٹایم حالانکہِ مےٚ ہسا کوٚر تٔمِس گنٹہِ بعدٕے فون واپَس دوٚپُن نہ اَتھ اوس یُتُے ٹایم اَتھ اوس أزۍ شام تام ٹایم مےٚ دوٚپُس ہے مےٚ ہسا کٔری ژےٚ فون ژےٚ تُلُتھ نہٕ فون کِہِنۍ تٔمۍ نسا مون نہٕ کِہِنۍ تہٕ یہِ ہسا یہِ گوٚو مےٚ امی یہِ ہسا یہِ فِلِپ کاٹُک واریاہ لوٚگ مےٚ بُرٕ تِکیازِ گۄڈ دوٚپ یِمَو اَتھ ہسا چھ رِٹٲرن پالسی پتہٕ نسا تُل نہٕ تِہِندۍ تٔمۍ ایمپلایَن تُل نہٕ پتہٕ فون کِہِنۍ بیٚیہِ ہسا کوٚر تیٚمۍ مےٚ دوٚپُن یہِ چھ آسان وَن ٹایم یہِ گژھِ نہٕ رِپلیس کیٚنٛہہ تۄہہِ اوس یہِ کرُن گنٹَس اندَر اندَرٕے یا أزۍ شام تام اوس تۄہہِ کرُن دۄہَس منٛز یہِ واپَس مےٚ ہسا کٔر تٔمِس فون تٔمۍ تُل نہٕ گۄڈٕ فون کِہِنۍ پتہٕ تُلُن ٹایمہِ پتہٕ فون دوٚپُن ہے یہِ نسا گژھِ وۄنۍ رِٹٲرن کِہِنۍ